اگر ہَسا سٲنِس گامَس منٛز اَکھ ہوٗن دی ژوٚپ کٲنٛسہِ گۄڈٕ پَزِ اَسہِ تَمہِ ساتہٕ فسٹہٕ ایڈ یوٗز کَرٕنۍ اَسہِ پَزِ تٔمۍ سُنٛد خوٗن رُکاوُن تہٕ تٔمۍ سنٛز زخم صاف کَرُن تہٕ پَزِ یہِ بند کَرُن زخم کُنہِ بنڈیج سۭتۍ یا کُنہِ صاف دَجہِ سۭتۍ اگر وۄنۍ زخم سوٚن اوس تہٕ تیٚلہِ گژھِ خوٗن تہِ زیادٕ زایہِ تہٕ اَسہِ پَزِ أمِس اِنسانَس ضٔروٗری کِیَر دیُن تہٕ اَمہِ سۭتۍ ہوٗن ژوٚپہِ چھِ گژھان زیادٕ تَر کینٛہہ بیکٹیٖریا چھِ گژھان خوٗنَس منٛز تہٕ اَمہِ سۭتۍ ہیٚکہِ گٔژھِتھ اِنفیکشَن أکِس اِنسانَس تہٕ اگر کانٛہہ زخم آسہِ مطلب یَتھ منٛز صرف مسلہٕ گژھِ ڈیمیج یا مسلہٕ گژھِ خراب تَمہِ سۭتۍ پَزِ اَسہِ سُہ میڈِکَل شاپَس پٮ۪ٹھ واتناوُن تہٕ تٔمِس دَوا دیُن اینٹہِ بیکٹیٖریَل دَوا دیُن بیٚیہِ اِنجَکشَن دِنۍ تہٕ ڈاگ ٹِرٛیٖٹمینٛٹ یُس یہِ ہوٗنۍ ژوٚپ چھُ اَسہِ پَزِ اَمہِ پَتہٕ یہِ نفر ریفَر کَرُن ہَسپَتال تہٕ ہَسپَتالَس منٛز صحیح طور طٔریٖقَس منٛز أمِس علاج کَرُن تہٕ ڈاکٹر سُنٛد سورُے دَوا أنِتھ أمِس نَفرَس علاج کَرُن گَرِ بِہِتھ أمۍ سُنٛد تمام الگ چھِ یہِ الگ تھاوُن تہٕ أمِس سۭتۍ رٕتۍ پٲٹھۍ پیش یُن تہٕ وۄمید چھِ یہِ گژھِ یِتھ پٲٹھۍ یہِ نَفر ٹھیٖک تہٕ یۄہَے چھُ اَسہِ نِش علاج ہوٗنۍ ژٔپِس بیٚیہِ پَزِ سۭتۍ سۭتۍ اَسہِ زخم صاف کَران کَران گُلاوُزَن ہُنٛد استعمال تہِ کَرُن یِتھ کٔنۍ روزو أسۍ تہِ دوٗر اِنفیکشَن نِش سُہ چھُ سانہِ خٲطرٕ تہِ واریاہ بہتر